واریاہ تِم ریٖزن چھِ ییٚمہِ سۭتۍ بہٕ ٹرٛاوٕل چھُس کران پنٕنِس یتھ أنٛدۍ پٔکۍ ایریا ہَس سون یُس علاقہٕ چھُ یہِ چھُ اکھ سَیٲحتی علاقہٕ یتھ منٛز پہلگام گُلمرگ سۄنہٕ مرٕگ کۄکر ناگ کۄلہے وغیرہ چھِ یِوان یِمو منٛز چھِ پہلگام پہلگام چھُ اکھ اصٕل سَیٲحتی مُقام یور تقریٖبن فی ؤرۍ یہِ لچھ بٔدی سیاح چھِ یِوان اَتہِ چھِ أسۍ رافٹِنٛگ کَران ییٚمہِ سۭتۍ أسۍ اَصٕل اینٛجایمینٹ چھِ کَران پہلگامَس منٛز چھِ یِوان ایٚمیوٗزمؠنٛٹ پارک اَتہِ چھِ یِوان چِلڈرن پارک اَتہِ چھِ یِوان ڈِیر پارک یتھ منٛز مُختٔلف جنٛگلی جانور تہِ چھِ پہلگام ہیٚور پانٛژھ ستھ کِلوٗ میٖٹر چھُ اکھ جاے یتھ بیتاب ویلی چھِ ونان تتھ منٛز چھِ گٔمٕژ بیتاب فِلمہِ ہِنٛز شوٗٹنگ سُہ چھُ اکھ لۄکُٹ مۄکُٹ آیلینٛڈ تہِ اَسہِ باسان اَمہِ برکس چھِ گُلمرگ تہِ اکھ اَصٕل جاے

یہِ چھِ تقریٖبن لچھِ بدی سَیاحن کران ونٛدس منٛز پانس کُن اٹریکٹ اور چھِ تقریٖبن ساسن منٛز فارنر تہِ یِوان یِم گُلمرگ چھِ وِزٹ کران امہِ علاوٕ چھُس بہٕ اکھ گاڈنر تہِ یُس مےٚ مٲیل چھُ کران یِمن سیاحتی جایَن کُن گژھُن مےٚ چھِ کٔرمٕتۍ واریاہن فروکنٹ ٹیوٗرَن یِمن ٹیوٗرَن منٛز چھِ مےٚ وُچھمٕژ واریاہ جایہِ ییٚمہِ سۭتۍ مےٚ دِل واریاہ خۄش گوٚو